ایز پرٛوفیٚشن چھُس نہٕ بہٕ سونٛچَن فوٹوگرٛافی ہُنٛد کیٚنٛہہ بٹ ایز ہابی یا بہٕ وَنہٕ کُنہِ ساتہٕ چھُ کُنہِ جایہِ أسۍ گژھان سیاحی مقامَس پٮ۪ٹھ تَتہِ چھِ پَتہٕ فوٹوگرٛافی کَران سُہ چھُ ایز یاداشت خٲطرٕ یِم فوٹوگرٛافی تُلان ویٚڈِنٛگ ٲں فوٹوگرٛافی خٲطرٕ گوٚژھ آسُن پرٛوفیشنَل فوٹوگرٛافَر یُس زَن فوٹوگرٛافی کَرِ تہٕ تَتھ بارَس منٛز چھُنہٕ مےٚ سوٗنٛچمُت زیادٕ کیٚنٛہہ